ییٚلہِ بَچَن کینٛہہ ٹایِم چھُ آسان تِم چھِ پانؤنۍ گِنٛدان آسان بیٹَس گِنٛدان یا اکھ أکِس دورنَس گِنٛدان وۄنۍ یا آزٕ چھِ نہٕ تِمَن چیٖزَن تہِ گِنٛدان کینٛہہ آز چھِ زیاد پَہنَس یِم پھونَس سۭتۍ آسان گِندان گیم گِنٛدان تِم گیمہٕ یِم فونَن مَنٛز چھِ آسان تِمن چھِ آسان یِم بَچہِ گِنٛدان وۄنۍ اگر گِنٛدنُک شوق تہِ گوٚوُس تیٚلہِ کیاہ سَنا چھِ یِم چھِ بیٹَس گَژھان گِنٛدنہِ یا أتھی دورنَس گِندان لۄکٕٹۍ یِم زیاد تِم چھِ گِنٛدان دورنَس پانونۍ زیاد پَہمَتھ چھِ یِم بَچہِ بیٹَس گَژھان گِنٛدنہِ اور یور ییٚلہِ یِمَن ییٚمہِ ساتہٕ یِمَن یہِ ٹایم ییٚمہِ ساتہٕ سُکوٗل پیٚٹھٕ یِن بَس چھِ یِم بَچہِ اورٕ یِوان تہٕ لاگَان آسان بیٹَس گِنٛدنہِ ییٚتنَس چھِ یِم گِنٛدنَس مَنٛز بَچہِ گٔمٕتۍ مَس تہٕ پَنُن کھیٚن چیٚن تہِ چھُ نہِ یِمَن یاد روزان کِہیٖنۍ کھیٚن چیٚن تہِ چھُ یِمَن بَچَن مٔشیٖد گَژھان یوٗتاہ چھِ یِم آسان گِنٛدنَس مَنٛز روٗدۍمٕتۍ ییٚمہِ ساتہٕ وۄنۍ سوٚکوٗل پیٚٹھ آیہِ اور پَتہٕ چھُ تِم بیگ چھِ یِم گَرٕ تراوان تہٕ نیران چھُ یِمَن کُنہِ جایہِ ییٚتَس موقعہٕ آسیٚکھ گِنٛدنُک تَتیٚتھ چھِ یِم گَژھان یِم بَچہِ گِنٛدنہِ بیٹ بال ہنا تُلان سۭتۍ تَتٮ۪س گَژھان گِنٛدنہِ تہٕ یہِ کورِ چھَ نہٕ تیٖژاہ یِم گِنٛدان کینٛہہ تِم تہِ گِنٛدن أتی بۄٹ چارَس وۄٹ چارَس گَرِ لٔڑکہٕ چھُ گَژھان کُنہِ بیٚیہِ کِس جایہِ تُلان بیٹ بالا تہٕ نیران گِنٛدنہِ